وعلیکُم اسَلام آ ٹھیٖک ٹھیٖک تُہی چھِوا ٹھیٖک کیٛاہ کَران اَدٕ وۅنۍ یِیہِ نا گَژھ نہٕ وۅنۍ کیٛاہ گوٚو وۅنۍ تَرٕ بہٕ ییٚمہِ ہَفتہٕ گَرٕ پَتہٕ وُچھو اَدٕ وَلہٕ وۅنۍ کیٚنٛہہ تَنخواہ تٔرِن تہٕ گَژھو وۅنۍ کیٛاہ پرواے چھُ گٲ گٲڑۍ گَژھِ آسٕنۍ گٲڑۍ تہِ گَژھِ میلٕنۍ یِم چھِنا کَران یِمَن سورُے اَدٕ گَژھو وۅنۍ وۅنۍ اَدٕ تَمہِ دۅہ گَژھِ سالا والا آسُن اچھا گَژھُن کوٛت چھُو اِرادٕ نِشاط شالمٲرا یور شَہر آ سۄے چھےٚ بَڈٕ بَڈٕ ٹاپ جاے حظ چھےٚ سۄ تۄہہِ چھُو بَڈٕ شٲہی جَگہ کوٚرمُت سِلیٚکٹ بَڈٕ اصٕل وۅنۍ کَرو کٲم ییٚمہِ بَٹوارِ کھ سہٕ بہٕ گَرٕ تہٕ پَتہٕ کَرو گٲڑۍ أتی کَرو فَنگشَنا کیٚنٛہہ جان پَہَم بناوو بیٚیہِ کَرو گٲڑۍ أتی کانٛہہ لوکلٕے تہٕ آتھوارِ دۄہ گَژھو پَتہٕ آ آ أکِس دۄن دۄہَن اگر بیٚہمو تہٕ أتی گوٚو ایٚکسکَرٛشَنا کَرُن جان گوٚو نا نَتہٕ اگر آ سُہ تہِ گَژھِ ٹھیٖک تَتہِ بیٚیہِ ریسٹورَنٛٹَس پیٚٹھ بَنہِ سُہ تہِ گَژھِ جان سُہ تہِ چھُ گَژھان سَہل گَرِ تہِ ووتھِ نہٕ زیادٕ تفریٖق کیٚنٛہہ وۅنۍ چھُ اَکھ چیٖز مگر ٹیٚنٛٹ تہِ گَژھِ آسُن سۭتۍ اَز چھِ نِوان سٲری کیٚمپِنٛگ سُہ ٹیٚنٛٹ وٮ۪نٛٹ سۭتۍ اَتہِ چھُ ونُن ہُہ بیٚیہِ ما یِن گَرِکۍ کانٛہہ کِنہٕ نہٕ تُہۍ ؤنۍزِ چلو وۅنۍ یِمہٕ بہٕ ییٚمہِ بٹوارِ گَرٕ اِنشا اللہ پَتہٕ تُہی روٗززیٚو ریڈی شُرۍ تہٕ تھٲوِزیٚکھ ریڈی اَتہِ تھٲوِزیٚکھ پَلوا وَلوا چھٔلِتھ أسۍ گَژھو بَڈٕ اِنشا اللہ ییٚمہِ اَتھوارِ گَژھو أسۍ